أسۍ ہَسا چھِ کَران یوٗز زیادٕ تَر گھرو منٛز یِم آز نٔو نٔو ٹیٚکنالوجی سۭتۍ بَنیٛامِتۍ چھِ آمٕتۍ کیٚنٛٹ آر او آب صاف کرنہٕ خٲطرٕ